اَلسَلامُ علیکُم آز چھُ سون عنوان زِ ٲں وُنٛکیٚنُک دور یُس چلان چھِ اَتھ منٛز کیٛاہ چھُو تۄہہِ باسان کیٛاہ دُنیا چھا بَدلان تہٕ دُنیاہَس منٛز کیٛاہ کیٛاہ چیٖز بَدلے گۄڈٕنِچی کَتھ چھِ مےٚ باسان کہِ سورُے نِظام بَدلیٛو دُنیِاہُک تہٕ تَتھ پٔتۍ کِنۍ چھُ اَکھ واریاہ ضروٗری سُہ چیٖز ییٚمہِ کِس بُنیادس پٮ۪ٹھ پوٗرٕ دُنیاہَس منٛز تبدیٖلی آیہِ تہٕ سُہ گوٚو سون ساینس اینٛڈ ٹیٚکنالوجی آ بالکل تۄہہِ بوٗزوٕ صحیٖح کہِ ساینَس اینٛڈ ٹیٚکنالجی چھِ سُہ چیٖز ییٚمۍ زَن یہِ دور بَدلوو یِیٚمۍ زَن ٹیٚکنالوجی اَنہِ یِیٚمۍ زَن ٲں ہوو کہِ کَتیٚن کیٛاہ کِتھ پٲٹھۍ گژھہِ تہٕ مختصر سٲنۍ زِندگی بَنٲوٕن واریاہ آسان تہٕ واریاہ سخت تہِ وۄنۍ کِتھ کٔنۍ بَنٲوٕن آسان کِتھ کٔنۍ بَنٲوٕن سَخٕت کِتھ کٔنۍ أنِن تَبدیٖلی آز کَرو أسۍ یِمَن چیٖزَن متعلق کَتھ ساینَس اینٛڈ ٹیٚکنالجیَن بدلوو یہِ دور یہِ دُنیا بدلوو اَکھ وقت اوس ییٚمہِ وِزِۍ اَکھ انسان اوس سَمنٛدٔری جَہازَس منٛز کھٔژِتھ سفر کَران تہٕ پَتہٕ اوس دۄہ مۄکلِتھ پننہِ جایہِ واتان پَتہٕ اوس ؤرۍ یَن انٛدر ریٚتَن انٛدر اَکہِ مُلکہٕ پٮ۪ٹھ بیٚیِس مُلکَس واتان لیکِن أتی وُچھو تُہۍ دۄن بھایَن رایِٹ برٛیٚدٲرسَن ہنٛز ایٖجاد تِمو بَنٲو اَکھ تِژھ ٹیٚکنالوجی یَتھ أسۍ آز ہوٲیی جَہاز چھِ وَنان تہٕ ہوٲیی وُڈو تُلِتھ چھِ اَگر سَتھ سَمنٛدر پار تہِ آسہِ گژھُن یعنی کہِ کٔشیٖرِ پٮ۪ٹھ اَمریٖکہ تہِ آسہِ گژھُن تیٚلہِ تہِ لَگیٚن اَرداہے گَھنٹہٕ اَتھ سفرَس تہٕ اگر ہنٛدوستانَس منٛز اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ کٔشیٖرِ پٮ۪ٹھ کَرناٹک کٔشیٖرِ پٮ۪ٹھ کنیاکُماری آسہِ گژھُن تہٕ اَکھ گھنٹُک سفر روزِ زیادٕ کھۄتہٕ زیادٕ یہِ چیٖز وُچھِتھ چھُ اسہِ سٮ۪ٹھاہ دِل خۄش گژھان لیکِن کیٛاہ تۄہہِ چھُوا کُنہِ ساتہٕ سوٗنٛچمُت اَکھ فیٚکٹِرٛی ییٚتیٚن ہتہٕ بٔدی ساسہٕ بٔدی نَفرٕ ٲسۍ پَنٕنۍ ٲں رِزق زینان تِم ٲسۍ تَتیٚن کٲم کَران تَتیٚن آیہِ اَکھ کُنی مِشیٖن بٔڑ پَہمَتھ یِیٚمۍ زَن یِمَن ساسَن نَفرَن بےٚ روزگٲری کٔر گوٚو تُہۍ چھُو وُچھان دۄشؤے چیٖز یعنی کہِ وُنٛکیٚنُک دُنیا بَدلیو ییٚتیٚن اَتھ منٛز کیٚنٛہہ اصٕل تہِ آو تَتیٚن اَتھ منٛز کیٚنٛہہ بُرٲیی تہِ گٔے تہٕ یِم چیٖز کیٛاہ چھِ یِم چھِ مخصوٗص تِم چیٖز یِم زَن یَتھ دُنیاہَس منٛز بَدلے اگر أسۍ وُنٛکیٚس وچھو موبایل فون موبایل فون چھُ سُہ اَکھ ٹیٚکنالوجی یُس تُہۍ اَتھس کیٚتھ اَکھ چیٖز چھُو تہٕ تُہۍ چھُو اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ پَنٕنۍ شیٚشۍ سوزان کَتھ کَران خۄش خٲر پاٹھ پرٛژھان مگر أتی وُچھو اَمہِ چیٖزُک بیٛاکھ اَثر کہِ وۄنۍ چھِنہٕ أکِس اکھ أکِس رِشتہٕ دارن ہُنٛد گژھان ویٖڈیو کال ویٖڈیو چیٹ آڈیو کال فون کٔرِتھ دۄہس منٛز دَہہِ پھِرِ پننِس رِشتہٕ دارس سۭتۍ کَتھ ہیٚکان کٔرِتھ تہنٛد بُتھ ہیٚکان وُچھِتھ زِ سۄ ماے تہٕ محبت گٔے کُنہِ نَتہٕ کُنہِ شایہِ واریاہ کم ییٚتیٚن لوٗکن وۄنۍ زیادٕ ٲں فٕرصت روٗز نہٕ تہٕ ٹیٚکنالوجی پٮ۪ٹھ روٗدۍ واریاہ زیادٕ ڈِپیٚنٛڈیٚنٛٹ واریاہ زیادٕ روٗدۍ ٹیٚکنالوجی پؠٹھ ٲں روٗز تِہنٛز ڈِپیٚنٛڈیٚنسی یُس زَن پرٛیٚزَنٛٹ دور چھُ یُس زَن وُنٛکیٚنُک دُنیا چھُ چیٖز بَدلے برٛونٛہہ کالہِ اوس نہٕ تعلیٖمُک تیٛوتاہ تعلیٖم تَربیت حٲصِل کَرنُک تیٛوتاہ دور کیٚنٛہہ مگر وُنٛکیٚنَس چھِ پرٛیٚتھ گھرَس منٛز تعلیٖم تہٕ تَربیت حوصلہٕ تہٕ اَفضٲیی حٲصِل گٔمٕژ لوٗکَن ییٚتیٚن أسۍ وُچھان چھِ اَکہِ چیٖزٕکۍ چھِ کیٚنٛہہ بُرٕ اَثرات تہِ نیران أتی چھِ أسۍ سۭتی تِم تہِ وُچھان کہِ اَتیٚن چھِ کیٚنٛہہ اصٕل اَثرات تہِ نیران لِہذا ییٚتیٚن ٹیٚکنالوجی کیٚنٛہہ دوٗریٚر أنۍ ٲں رِشتہٕ گٔے خَتم کٲم کار مَۄکلیٛو مٔشیٖنو نی جاے مٔہنِیَن ہنٛز ییٚتیٚن أکِس مٔہنِیِس پَنُن روزگار اوس میلان مٔشیٖنہِ نی سۄ کٲم واریاہ جلدی کٔرِتھ تٔتی چھِ أسۍ وُچھان سۭتی یہِ کہِ زِ سُہوٗلیات تہِ آیہِ سانہِ دۄہ کھۄتہِ دۄہ زِنٛدگی منٛز برٛونٛہہ کالہِ ٲس نہٕ گاڑِ تیٖژاہ یِم زَن اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ سفر کَرُن اوس واریاہ مشکل لیکِن وُنٛکیٚن وُچھِو تُہۍ پرٛیٚتھ گھرَس منٛز چھِ اَکھ گٲڑۍ تہٕ پرٛیٚتھ گھرَس منٛز چھِ مُنٲسِب سہوٗولیات دٔستِیاب